ٹھیٖک چھُکھا اَوٕے ٹھیٖک تۄہہِ چھُوٕ یِم دوٗنۍ تہٕ بادَم کٕنٕنۍ اَسہِ تہِ چھِ تُہۍ ہیٚوٕ کاغزی کِنہٕ ہُمَے ہیٚیِو تُہۍ دِیو یہِ کازی بادَم کِلوٗ کٔہۍ دِیُو سرٛوگے پَہمَتھ ۂے چھُ گژھان اَسہِ چھِ کاکزی ضوٚرَتھ تہٕ یہِ چھُ مگر درٛوٚگ وَنَن درٛۅگٕے پَہمَتھ چھِ گژھان ژورِ ہَتہِ اَسہِ چھِ کاگزی ضوٚرَتھ ڈوٗنۍ کِلوٗ کٔہۍ دییُو گَژھَن ژور ہَتھ نا اگر اَمہِ کھۄتہٕ بۄن گژھِ نہٕ کِہیٖنۍ اَکھ قٕسٕم چھُ گژھان ہتھ ڈۄڈ ہَتھ تہِ چھُ گژھان ڈۄنیٚن منٛز اکھ قٕسٕم چھُ اَتھ مےٚ اوس اَصٕل اَکھٕے ضوٚرَتھ بادَم أسۍ چھِ سادَن ڈرٛاے فرٛوٗٹٕے چھُ زیادٕ ضوٚرَتھ ساڑَن کھادٕ یو زیادٕ ضوٚرَتھ کاگزی چھِ ضوٚرَتھ بادَم بیٚیہِ ڈوٗنۍ مےٚ کوتھَن چھُ یُن ؤنۍ مےٚ کوتنَتھ چھُ یُن تتی بہ بَنہِ ڈوٗنۍ تہِ تہِ بادَم تہِ نہ أتھۍ ریٹَس بَنن وٕ یِم ژورِ ہَتہِ تہ ؤنۍ ہٮ۪کَو یِتھ نہ أتھۍ ریٹَس دِیو تیٚلہِ ٹھیٖک چھِ ریٹ چھِ یِہٕے ؤنۍ تٔمۍ ساتہٕ کینٛہ چھُنہٕ کینٛہہ چھُنہٕ اچھا یِہٕے تیٚلہِ مُناسِب ریٹ یِہٕے نہ